ہیٚلو

سَلا م علیکُم آ ٹھیٖک پٲٹھۍ چھِو حظ آ کٕم چھِو اَچھا یوٗنُس صٲب چھا اَچھا ؤنِو آ جِناب بہٕ چھُس ساجٕد حُسیٖن آ جِناب بلکُل بہٕ چھُس گاڑٮ۪ن کَران مےٚ چھِ ییٚتی مین چوک چھُ مےٚ سریٖنگر مین چوکس منٛز چھُ مےٚ ؤرٕک شاپ آ جِناب بلکُل بہٕ چھُس کَران گاڑٮ۪ن ماڈفِکیٚشن اَچھا ٹھیٖک اَتھ چھِ ماڈفِکیٚشنہٕ قٕسم تُہۍ ؤنِو اگر تۄہہِ آل اَووَر ماڈِفِکیٚشن چھِ کَرٕنۍ تَتھ چھِ ہٮ۪وان أسۍ اَکھ اَکھ قۭمتھا یا اگر تِم ناو واو چھِ لٮ۪کھناوٕنۍ أڑۍ چھِ لٮ۪کھناوان برٛونٛہہ کَنہِ شیٖشس پٮ۪ٹھ یِم چھِ لٮ۪کھناوان پٔتۍکِنۍ شیٖشس پٮ۪ٹھ یا أڑۍ چھِ بۄنٛٹس پٮ۪ٹھ لٮ۪کھناوان کینٛژھا یا بۄنٛٹس کَران ڈِزاین تُہۍ ؤنۍتو تۄہہِ کَمہِ حِساب چھَو ماڈفِکیٚشن ضروٗرت اَچھا ٹھیٖک ٹھیٖک مان ژٕ تِم چھِ تھوڑا ہاے لایِٹ کَرٕنۍ آ جِناب بلکُل تَتھ کٔرِو تُہۍ کٲم تہٕ تَمہِ باپتھ یہِ لگنَو تۄہہِ اَلہٕ پل یِمَے ٲٹھ شتھ رۄپیہِ تانۍ آ آ سوپیس سوپیس وُچھِ سا یہِ چھِ أسۍ وُچھان سینٛٹی میٖٹر حِساب اگر مان ژٕ اَکھ سینٛٹی میٖٹر یا زٕ سیمی سینٛٹی میٖٹر تانۍ اوس تیٚلہِ چھِ ہٮ۪وان أسۍ ڈۄڈ ہَتھ پٮ۪ٹھ زٕ ہَتھ تانۍ سُہ ٹیٚپنٛگ کَرنس بیٚیہِ اگر ملٹی پٔر سِکرٛیج بنے یہِ ہورَے تِم زیٖٹھ زٕ دۄیو سینٛٹی میٹرو نِش تیٚلہِ چھِ گَژھان تَتھ پانٛژہ ہتھ تانۍ قۭمتھ یہِ چھُ کںٛڈِشن تانۍ آسان کٔمۍ کنٛڈِشس تانۍ آسہِ تَتھ حالتھ گٲمٕژ خراب سِکرٛیچ کٲتیٛاہ آسنس لٔگۍمٕتۍ آ ناو لٮ۪کھنس چھِ ہٮ۪وان ترٛےٚ ہَتھ رۄپیہِ آ سُہ چھِ کَران پتہٕ لیٹرن حِساب ییٖتیٛاہ تَتھ لیٹر آسن تَمہِ حِساب چھِی تَتھ پۄنٛسہٕ کھسان چَلو کیٚنٛہہ چھُنہٕ سُتہِ کھالو ویٖل کَور چھِ کھالان أسۍ ییٚتہِ اَلہٕ پلہٕ مان ژٕ تِم چھِ گَژھان ترٛیو ہَتو پٮ۪ٹھٕ سِٹاٹ پتہٕ چھِ کالٹی ویز کالٹی کُس گَژھِ ژےٚ پسنٛد تہٕ تَمے حِساب کھسہِ تَتھ ریٹ چَلو تۄہہِ واتۍزیٚو پگاہ شوٗ یوٗرۍ ؤرٕک شاپسٕے پٮ۪ٹھ ٹھیٖک چھا